میٛٲنۍ پَسَنٛدیٖدٕ گیم چھِ کِرٛکَٮ۪ٹ ییٚمِکۍ زَن مےٚ لَگ بَگ سٲری روٗل پَتَہ چھِ اَگر بہٕ مٮ۪ن کھیڈٕچ کَتھ کَرٕ مٮ۪ن کھیڈ گوٚو ییٚلہِ زَن اَکھ بولَر رَن اَپ سہٕ رَن اَپ اَنان چھُ بال کَرنہٕ خٲطرٕ اَگر سُہ بیٹٕس مینَس وٕچھِ سُہ چھُ نان سٕٹرٛایِک اٮ۪نڈَس پٮ۪ٹھ چھُ آسان اَگر سُہ أمِس وٕچھِ بال ترٛاونہٕ برٛونٛہٕے کرٛیٖژِ نٮ۪بَر نیران سُہ ہٮ۪کہِ أمِس آوُٹ کٔرِتھ یَتھ زَن مٮ۪ن کیٹ چھِ وَنان تَمہِ پَتہٕ چھُ بیٛاکھ روٗل فرٛی ہِٹ فرٛی ہِٹ گوٚو ییٚلہِ زَن اَکھ بولَر نو بال کَرِ تَمہِ پَتہٕ یۄس بال چھِ آسان تَتھ چھِ وَنان فرٛی ہِٹ کیٛازِ اَتھ پٮ۪ٹھ چھُ بیٹٕس مینَس یہِ سہوٗلِیَت آسان کہِ سُہ ہیٚکہِ اَمہِ اَتھ بالہِ پٮ۪ٹھ کانٛہہ تہِ شاٹ گِنٛدِتھ أمِس چھُنہٕ کانٛہہ خوف آسان آوُٹ گژھنُک کیٚنٛہہ تِکیٛازِ روٗل چھُ یہِ کہِ فرٛی ہِٹ پٮ۪ٹھ چھُنہٕ آوُٹ یِوان قرار دِنہٕ کیٚنٛہہ یہِ چھُ یِم چھِ اَکھ زٕ روٗل یِم زَن کِرٛکٮ۪ٹَس منٛز نٔے چھِ تہٕ یِم زَن مےٚ پَتَہ چھُ